یہُس ہسا گوٚو موسم واریاہ خراب یہُس نسا وُچھ اَسہِ موسم تہِ کِہیٖنۍ مطلب پَرُس آز برونٛٹھ دہ ؤری اوس مطلب موسم اوس ٹھیٖک آسان مطلب اَصٕل مطلب اَصٕل موسم اوس آسان یہُس ہسا وٕچھ اَسہِ موسم یِہ وَندَس ونٛدس چھُ آسان آلریڈی روٗد شیٖن اَسہِ نَسا چھِ وَنٛدَس وٕچھان روٗد شیٖن کِہیٖنۍ أسۍ ہسا چھِ وَندَس وٕچھان حٕظ یِہُس تاپھ یِہُس ہسا وُچھ اَسہِ پَرُس پیورُس وُچھ اَسہِ وَنٛدَس تاپھ یُہُس ہَسا وُچھ اَسہِ وَندَس تاپھ رؠتہٕ کالہِ ہسا وُچھ اَسہِ مَارچہِ پؠٹھٕے وُچھ اَسہِ یہِ روٗد شیٖن پؠوَان شیٖن ہسا چھِ روٗد پیو شیٖن پیٚو کُنہِ کُنہِ شٲے پیٚو ڈونٛٹھ تہِ مطلب تیٖژاہ گٔے مطلب ہُہ پَرُس آز برونٛٹھ دہ ؤری ٲسۍ أسۍ وٕچھان وَنٛدَس اوس آسان شیٖن روٗد اوس حَقھےٕ وَندَس اوس چِلٕے کلانَس چھُ آسن حَقھےٕ شیٖن روٗدُک أسۍ ہسا وٕچھنہٕ یِہُس ٹوٹل کِہیٖنۍ یِہُس ہسا وُچھ اَسہِ صِرِف رؠتہٕ کالہِ روٗد شیٖن رؠتہٕ کالہِ روٗد شیٖن پَرُس ہسا پَرُس تہِ اوس ونٛدس توٚت تاپھ پرُس اوس وَندَس توٚت تاپھ رؠتہٕ کالہِ اوس آسان تہٕ روٗد یُہُس تہِ ہسا وُچھ اَسہِ پَرُس ونٛدس تاپھ گَرٕد ہسا ٲسۍ وَتھَن یُہُس ہسا وُچھ اَسہِ رؠتہٕ کالہِ روٗد ؤنۍ ہسا وُچھ اَسہِ تاپھ جوٗنَس منٛزٕے جوٗنَس منٛزٕے اکھ پانٛژھ شےٚ شےٚ پؠٹھ اوس صرف روٗد تہٕ ؤنۍ ؤنۍ ہسا وُچھ اَسہِ یہِ تاپھ اَکھ زٕ دۄہ حظ وٲتۍ اَسہِ تاپھ وٕچھان نَتہٕ اوس اَسہِ اَز برونٛٹھ دہ ؤری مطلب وُہ ؤری پَنٛداہ ؤری ہَسا اوس آسان اَصۭل موسَم اوس آسان خۄش ٲسۍ گژھان یُتھُے وَنٛدَس اوس آسَان شیٖن خۄش اوس اِنسان گژھان دَپَان اوس وَندَس چھُ شیٖن روٗد چھُ وَندَس تَتھ ٲسۍ ٲسۍ خۄش گژھان پَتہٕ ٲسۍ نیران گِنٛدنہِ بَچہِ ٲسۍ نیران گِنٛدنہِ شِنَس منٛز مَزٕ مطلب کَرَان ٲسۍ شُرۍ تہِ اؠنجاے اَصٕل پٲٹھۍ یُہُس ہسا وُچھ اَسہِ أسۍ ہسا چھِ وۄنۍ وٕچَھان اَز برونٛٹھ زٕ ؤری ترٛےٚ ؤری ہَسا چھِ أسۍ وٕچھان وَنٛدَس منٛز أسۍ ہَسا چھِ وٕچھان وَنٛدَس منٛز تاپھ گَرٕد چھِ وۄتھان تہٕ رؠتہٕ کالہِ چھِ آسان روٗد